پوٗرٕ اِنڈیاہَس منٛز چھُنہٕ بہٕ وٕنہِ بایکہِ پٮ۪ٹھ گوٚمُت کینٛہہ مگر کَشمیٖرَس منٛزٕے اگر أسۍ وٕچھو کَشمیٖرَس منٛز چھُ بہٕ واریاہَن جایَن گوٚمُت بایکہِ پٮ۪ٹھ جیسے پُلوٲمِس منٛزٕے چھِ اَکھ لوکَل ٹوٗرِسٹ سپاٹ جیسے کیلَر چھِ سَنگروٲنی چھِ بیٚیہِ چھِ اَکھ فیمَس ٹوٗرِسٹ سپاٹ یوٗس مَرگ یِمَن دۄن ترٛٮ۪ن جاین چھُس بہٕ گوٚمُت بایکہِ پٮ۪ٹھ بیٚیہِ یِتھ پٲٹھۍ پوٗرٕ سُہ چھِنہٕ کانٛہہ بایِک کَرٕ یُس نہٕ لگ بگ اِنڈیاہَس منٛز آسہِ ہا پوٗرٕ کَشمیٖرَس منٛز یِم زَن لداخ گٔژھ نہٕ گرٛیم آسہِ بایکہِ پٮ۪ٹھ تِتھے پٲٹھۍ چھِ مےٚ تہِ ڈریٖم اکھ لداخ گژھنُک تِکیازِ سُہ چھُ اکھ الگٕے جاے بایکہِ پٮ۪ٹھ تور گژھنُک فیٖلٕے چھِ الگ آسان یِتھٕے پٲٹھۍ چھُس بہٕ لداخ کھژان گژھُن رِکَمنڈیشنٕز چھِ واریاہ کَشمیٖرَس منٛز سۄ کۄس جاے چھِنہٕ یُس نہٕ وٕچھن لایق چھُ جیسے سۄنہٕ مَرگ چھِ تَتیُک سَفر تہِ چھِ بایکہِ پٮ۪ٹھ اَصٕل مَزٕ مَزٕدار یا کۄپوارا سایڈ چھِ واریاہ ٹوٗرِسٹ سپاٹٕس چھِ جیسے بَنٛگَس ویلی چھِ کیرَن وغیرہ اِتھَے پٲٹھۍ چھِ شُپیَن چھِ اَہَربَل مُغَل روڈ پیٖرگی گلی اِتھَے پٲٹھۍ چھِ کَشمیٖرَس منٛز پرٛٮ۪تھ کُنہِ ڈِسٹِرٛکَس منٛز پرٛٮ۪تھ کانٛہہ سپاٹ ٹوٗرِسٹ سپاٹ یور گژھُن پَزِ اِنسانَس بایکہِ پٮ۪ٹھ اَمیُک مَزٕ تہِ وٕچھُن آل اوٚوَر اِنڈیا تہِ چھِ پَیی آل اوٚوَر اِنڈیا تہِ چھِ باقٕے پٮ۪ٹھ مَزٕ گژھان حظ جیسے ڈہلی مُمبے وغیرہ چھِ